اَلسَلامُ علیکُم اونَر صٲب آف دَ فرٛنٛڈٕز ریٚسٹورنٛٹ بہٕ چھیٚس یَژھان آرڈَر کَرٕنۍ پَنٕنۍ فیورِٹ زٕ ڈِش رِستہٕ تہٕ کَباب میٛون ایٚڈرَس چھُ وِہِل شوپیان بہٕ چھیٚس بہٕ چھیٚس اُمید کَران زِ میٛون آرڈر واتہِ ٹایمَس پٮ۪ٹھ باقٕے شُکریہ